وعلیکُم اسلام اسلام علیکُم شُکُر الحمداللہ تُہۍ چھُو ٹھیٖک اَہَن حظ آ کیٚنٛہہ نہَ حظ چھُنہٕ پَرواے آ مےٚ چھِ واریاہ بُکِنٛگ رٔٹِتھ تہٕ کیٚنٛہہ چھُنہٕ پَرواے بہٕ دِمہٕ اَتھ گۄڈٕ نظر بیٚیہِ وُچھ بہٕ تَمہِ دۄہ آسیٛا ییَلہٕ ڈیٹ آسیٛا ییَلہٕ تہٕ کیٚنٛہہ چھُنہٕ پَرواے بہٕ دِمہٕ نظر وُنہِ چھُ مےٚ سُہ چیک کَرنَے وۅنۍ وُچھو گۄڈٕ دِمہٕ بہٕ تَتھ نظر تہٕ کیٚنٛہہ چھُنہٕ پَرواے تۄہہِ کَر چھُو یہِ ضروٗرت اَچھا اَچھا ٹھیٖک چلو کیٚنٛہہ چھُنہٕ پَرواے مےَ بی اَکھ دۄہ ہیٚکہِ برٛونٛہہ تہِ گٔژھِتھ اَکھ دۄہ ہیٚکہِ پَتھ تہِ گٔژھِتھ چلو ٹھیٖک چھُ کیٚنٛہہ چھُنہٕ پَرواے او کے سلام علیکُم